اسلامُ علیکُم وعلیکُم اسلام تُہۍ چھِوٕ حظ ٹھیٖک صحت چھُو حظ ٹھیٖک آ پانہٕ ٲسوٕ حظ ٹھیٖک سر یہ تُہۍ چھِوٕ حظ یہِ سِکی وٲلۍ اَچھا اَسہِ حظ ٲس یہِ اَسہِ حظ ٲس یہِ رینٹس پٮ۪ٹھ حظ سِکی بوٚرڈ ضروٗرت

یہِ وَن حظ یہِ سر یہِ اَسہِ چھِ رِ رینٹس پٮ۪ٹھ چھِ نہٕ حظ یہِ میلان رینٹ کوٗتاہ چھُ اَسہِ دِیُن یہ دۄہس حظ اگر أسۍ تُلو سِکی بورڈ

اَہَن حظ ٹھیٖک حظ چھُ سر تیٚلہِ حظ ہیٚکو أسۍ تور شاپس پٮ۪ٹھ یِتھ تتی حظ دِمو نظر تہِ ٹھیٖک حظ چھُ سر او کے اسلامُ علیکُم